وعلیکُم سلام ورحمَتُہ اللہ آ ارشد صٲب حُکُم کٔرِو

اہن حظ بٔڑۍ فارمَر چھِنہٕ أسۍ کیٚنٛہہ البتہ لۄکُٹ مۄکُٹ کارخانا چھُ اَسہِ تہِ بلکُل

اِنشاء اللہ وارکار کٕہۭنۍ تہِ اِشوٗ چھُنہٕ اَسہِ نِش چھُنہٕ آسان اَسہِ نِش چھُنہٕ آسان یہِ مال سَڈیومُت اَسہِ نِش مِلیو تۄہہِ ہنٛڈرنٛڈ پٔرسنٛٹ فرٛٮ۪ش مال اَسہِ نِش مِلیو تۄہہِ اَسہِ نِش مِلیو تۄہہِ ہنٛڈرنٛڈ پٔرسنٛٹ فرٛٮ۪ش مال کٕہۭنۍ تہِ اِشوٗ آسہ نہٕ کٕہۭنۍ تہِ شکایت آسہ نہٕ مالَس مَنٛز تُہۍ کٔرِو مارکٮ۪ٹَس مَنٛز کنفٲرٕم سون ناو سون ناو چھُنہٕ خراب أسۍ چھِ دِوان فرٛٮ۪ش مال اَتہِ چھُ آسان یہِ چھُ آسان یہِ چھِ آسان ڈِفرنٛٹ ڈِفرنٛٹ وٮ۪رایٹیٖز اَکُے قٕسم چھُنہٕ آسان کِہیٖنۍ فار اٮ۪گزامپٕل ہاکَس چھِ زٕ ژور قٕسم آسان گۄگجن چھِ تِمَن تہِ چھِ آسان اکھ اکھ زٕ قسم سُہ وۄزجہِ وۄزجہِ گۄگجہٕ سفید گۄگجہٕ یِم چھِ آسان واریاہ واریاہ واریاہ قٕسم یہِ چھو تۄہہِ پَنٕنۍ مرضی تۄہہِ کوتاہ چھو ضوٚرتھ تۄہہِ کوتاہ تۄہہِ یہِ کَمہِ آے چھُو ضوٚرتھ مال تۄہہِ چھُوَ فار اٮ۪گزامپٕل گۄگجہٕ کرٛیڈ پانٛژھ ضوٚرتھ ییٖتیٛاہ تہِ تۄہہِ ضوٚرتھ آسیو تۄہہِ مِلیو سورُے ہاکھ ہاکھ تہِ ہاکھ تہِ بنہِ سبزی مَنٛز ییٖتیٛاہ تہِ سبزی مَنٛز ییٖتیٛاہ تہِ چیٖز چھُ مےٚ یوان تۄہہِ بَنیو سٲلِم چیٖز اَسہِ نش اہن حظ آ ریٹ مِلہِ تۄہہِ اَصٕل اِنشاء اللہ کٕہۭنۍ پَرواے چھُنہٕ گوٚو اَتھ چھِ آسان حظ سیٖزنَس پٮ۪ٹھ ڈِپٮ۪نٛڈ کران گۄگجہٕ کِلوٗ کٔے دِمو أسۍ کِلوٗ گۄگجہٕ کِلوٗ چھُ کُنہِ وِزِ دَہنٕے رۄپیَن تہِ پٮ۪وان دیُن وۄہنٕے رۄپیَن تہٕ وُہَن رۄپین پنٛدہَن رۄپیَن اَتھ مَنٛز چھِ آسان اَدٕ یہِ چھُنہٕ آسان گۄگجہٕ چھِ آسان اکھ نمبر زٕ نمبر ترٛےٚ نَمبَر اَمے آیہِ چھِ ریٹ آسان تِمَن اَگر أکِس نمبرس چھِ الگ ریٹ آسان زٕ نمبرس چھِ الگ ریٹ آسان ترٛےٚ نمبرس چھِ الگ ریٹ آسان تتھ مَنٛز تہِ چھِ گرٛیڈ آسان اے گرٛیڈ برٛی گرٛیڈ سرٛی گرٛیڈ یِمَن مَنٛز تہِ چھُ آسان اے گرٛیڈَس الگ ریٹ سارنٕے مَنٛز سارنٕے مَنٛز سارنٕے مَنٛز تۄہہِ ییٚمہِ حساب آ آ یُس تۄہہِ کالٹی چھو ضوٚرتھ کالٹی حساب آسہِ ریٹ آ اِنشاء اللہ اِنشاء اللہ کٔرِو تُہۍ سٮ۪ٹَپ شُروٗع مےٚ کٔرِو لِسٹ سٮ۪نٛڈ بہٕ بہٕ سوزنہٕ بہٕ سوزناو ٹھیٖک چھُ ٹھیٖک چھُ کٕہۭنۍ اِشوٗ چھُنہٕ آد سا وعلیکُم سلام